وۄستاد جی تُہُنٛد چھُس بہٕ سٮ۪ٹھاہ شُکُر گُزار تۄہہِ واتنوہس بہٕ صحت سلامَت اَصٕل پٲٹھۍ تہٕ ٹایِمَس پٮ۪ٹھ پَننِس مَنزلَس بہٕ چھُس تُہُنٛد سٮ۪ٹھاہ شُکُر گُزار ییٚمہِ حِساب تۄہہِ گٲڑۍ چَلاوان ٲسوٕ تُہُنٛد کَتھ کَرنُک طٔریٖقہٕ یُس اوس سُہ اوس واریاہ اَصٕل وۄنۍ چھُس بہٕ یَژھان تۄہہِ کِراے دِنۍ مگر تُہُۍ ؤنِو مےٚ کیش چھِوا تُہُۍ رَٹان اگر تُہُۍ کیش رَٹان چھِو حظ تہٕ مےٚ چھُ کیش پانٛژھ ہَتھ رۄپیہٕ اَتھ نیریا تۄہہِ چیٚنٛج